بہٕ چھس سوسایٹی یَژھان وَنُن زِ شُرۍ مہٕ کٔروُکھ ڈِپریشنَس مَنٛز کیٚنٛہہ یمہ کِنۍ تِمَن چھُ واریاہ زیادٕ اثر گَژھان اَتھ پٮ۪ٹھ تِمَن ہٕندِس دٮ۪ماغَس پٮ۪ٹھ چھُ اثر پیٚوان تِم چھِنہٕ سیٛود پٔرِتھ ہیٚکان کیٚنٛہہ ییٚلہِ نہٕ تِم سیٚود پٔرِتھ ہیٚکان سٲنۍ سوسایٹی کِتھ کٔنۍ پَکہِ برونٛہہ بیٚیہِ چھس بہٕ اپیٖل کَران سوسایٹی والٮ۪ن گَندگی مہٕ ترٲیِن نیٚبٕرۍ کِن کِہیٖنۍ گَندگی سۭتۍ چھُ ماحول خراب گَژھان یُس یِم زَن ڈَسٹہٕ بِن چھِ نیبٕرٕ کِنۍ دٕنان بلکُل تِنہٕ دٕنٕنۍ کِہیٖنۍ تِنینہٕ پانہٕ ؤنۍ تھٲیِن مِلژار لَڑٲے مہٕ کٔرِنۍ کیٚنٛہہ ییٚمہِ سۭتۍ زن کہِ نۄیِز پوٚلوشِن تہِ چھُ ہیٚکان گٔژِتھ واٹَر پوٚلوشِن چھُ ہیٚکان گٔژِتھ لیٚنڑ پوٚلوشِن چھُ ہیٚکان گٔژِتھ یُس یِم ڈَسٹہٕ بِن نیٚبَر چھِ شیران یا باقٕے بیتَر بیٚیہِ چیٖز تہِ چھِ ییٚمہِ سۭتۍ سوسایٹی واریاہ زیادٕ اَفیٚکٹ چھِ گَژھان اِنسانَس پَزِ أکِس سوسایٹی پَزِ پانہٕ ؤنۍ اَکھ کَمپٔنی اصل تھاوٕنۍ زیادٕ بکواس نہٕ کَرُن کِہیٖنۍ اصل پٲٹھۍ روزٕنۍ خۄش تہٕ خۄشحال روزٕنۍ شُرٮ۪ن نہٕ سُہ کمپِٹشَنَس منٛز چھِ اَز شُرۍ پَتہٕ نہٕ پامہٕ دِنۍ کِہیٖنۍ تِنینہٕ سوسایٹی پَزِ اَکھ اصل ماحول کرِییٚٹ کَرُن بَس یی چھِ یژھان أسۍ وَژھن سوسایٹی والٮ۪ن